اگر أسۍ ٹوٗرِزَمٕچ کَتھ کَرو کہِ یہِ کِتھ کَنۍ چھِ کَران أکِس اَن اِمپٕلایمنٛٹَس دِوان اٮ۪پورچُنِٹی سٲنِس ایریاہَس منٛز سہٕ سہٕ بَنہِ اٮ۪مپٕلاے وٕچھُو سا اگر أسۍ ٹوٗرِزَمٕچ کَتھ کَرو بہٕ وَنو تۄہہِ پنٛنہِ ایرِہِچ کَتھ میٛٲنِس ایریاہَس منٛز چھُ مانَسبل پارک یُس سٮ۪ٹھاہ مشہوٗر چھِ اَکھ ٹوٗرِسزم پٕلیس ییٚتٮ۪تھ ییٚلہِ سُہ باقٕے مٕلکٕکۍ سَیاہ چھُ یِوان تِم چھِ ییٚتٮ۪تھ پونٛسہٕ پنٕنۍ خرٕچ کَران تہٕ یِم میٛانہِ ایرِہٕکۍ لُکھ چھِ یا أسۍ چھِ اَسہِ چھِ اَتٕتھۍ دُکان کھُلٲیمٕتۍ اَسہِ چھُ یَس ایپمپٕلایمٮ۪نٹٕچ نوکری یا مطلب باقٕے چیٖز چھِ اَسہِ اٮ۪پارچُنِٹی میلان ییٚلہِ زَنہٕ اَکھ ٹوٗرِزٕم پِلیس ڈٮ۪ولَپ آیہِ کَرنہٕ اَتِچ چھِ اَتِچ پانٛژھ دَہ ملٲزِم لگاوٕنۍ تِکیٛازِ تِم لَگن اَسہِ پنٛنہِ ایرِہکۍ تہٕ یہِ چھُ تیٚلی پاسِبٕل ییٚلہِ اَسہِ ٹوٗرِزٕم پٕلیس ٲسۍ یہِ چھُ أکِس اِنسانس سٕنٛدۍ خٲطرٕ بہتریٖن موقہٕ اَکھ اٮ۪پورچُنِٹی تہِ موقہٕ دِوان کہِ صحیح کہِ اَکھ روزگار پَنُن اَتھ پٮ۪ٹھ کَمٲیِتھ ییٚلہِ زن اِنسان اَکھ پنُن روزگار کَمایہِ یہِ ہٮ۪کہِ تیٚلے باقٕے چیٖزن سۭتۍ تہِ مُنسَلہِ روزِ میٛٲنۍ اَکھ گُڈ اٮ۪کٕسپیٖریَنٕس چھِ یہِ پنٛنہِ ہُہ ٹوٗرِسٹ پلٕیسہِ ہُنٛد کہِ وارِیاہ ٹایمہٕ سا واریاہو کالہٕ پٮ۪ٹھ اوسُس بہٕ پنٛنٮ۪ن یارن سۭتۍ اور ٹوٗرِسٹہٕ اَتھ مانسبل پارِکہِ منٛز گَژھان یُس اَکھ یاد گار چیٖز چھُ سانہِ خٲطرٕ روٗدمُت سانٮ۪ن یارَن خٲطرٕ اَسہِ چھُ مَزٕ یِوان اَسہِ ییٚلہِ اَسہِ ٹایِم چھُ یِوان أسۍ چھِ اَتھ نِشہٕ گَژھان اَکھ بیڈ اَکھ اٮ۪کٕسپیرینٕس وَنو بہٕ توہہِ اَکہِ دۄہ گٔے أسۍ مانسبل تہٕ بہٕ چھُس یارَس پنٛنس سۭتۍ تہٕ اَتُے چھِ نٲل ہِش اَکھ اَتِس چھُ کٔدٕل تہٕ اَتی گٔے کٲم اَتِتھ آو بیٚاکھ نَفر سُہ تہِ چھِ یارٕے تٔمۍ تُل تہٕ دِتُن بیٚیہِ کِس یارس دَکہٕ سُہ گوٚو کَلہٕ کِنی اَتھ منٛز یِم زَن تٔمِس مُبایل گوٚو خراب یا والٮ۪ٹ اوس چندَس تہٕ سُہ تہِ گوٚو تٔمِس خراب یُس میٛانہِ زندگی ہٕنز بیڈ اَکھ اٮ۪کٕپیٖرینٕس باسے تَتہ تِکیٛازِ مےٚ ہیوٚک نہٕ سُہ یار جلدی کھٲلِتھ تَمہِ آبہٕ منٛز بوٚٹھ یا تٔمۍ سُنٛد والٮ۪ٹ اگر أکِس اِنسانس اَصٕل اٮ۪کٕسپیرینٕس آسہِ ہے تہٕ تٔمۍ آسہِ ہے سُہ تَمہِ منٛزجلدی بوٚٹھ کھولمُت آرام سان